ہٮ۪لو السلام علیکُم اہن حظ مےٚ حظ اوس بَٹمالیُن تام گژھُن اہن حظ ہیٚیِو حظ پنٛژاہ رۄپیہِ کیٚنٛہہ نہٕ حظ چھِنہٕ ٹھیٖک حظ چھِ أسۍ کانٛہہ تیز پَکان تیز مہٕ حظ پٔکِو نہٕ حظ أسۍ چھِنہٕ حظ پٮ۪سٮ۪نجَر یہِ چھِ ٹرٛٮ۪فِک پُلیٖسکٮ۪ن روٗلَن خلاف اَسہِ زَنہ گوٚو کیٚنٛہہ اَسہِ چھِ گَرِ مول موج شُرۍ چھِ اَسہِ اَسہِ کیٛاہ گژھِ نہٕ حظ نہٕ حظ تُہۍ رُکٲیِو حظ گٲڑۍ نہٕ حظ یِتھ کٔنَن کُس حظ چھِ گٲڑۍ چَلاوان اَسہِ زَن حظ گوٚو کیٚںٛہہ اَسہِ کیٛاہ گژھِ گَرِکٮ۪ن یُس تۄہہِ یہِ گٲڑۍ چھُو ٹرٛیوٕل اٮ۪جَنسی وٲج یہِ کَرناوو بہٕ کٮ۪نسٕل تُہۍ کیٛازِ چھُ یِتھ کٔنۍ تیز پَکان گٲڑۍ مگر یہِ گوٚو نَہ غلط مگر تُہۍ چھُو پونٛسہٕ ہٮ۪وان سۄ گٔے اَکھ کَتھ مگر تیز مَہ پٔکِو تُہۍ یوٗتاہ اَسہِ زَن ہَہ گوٚو کیٚنٛہہ أسۍ چھِ ییٖتیٛاہ یَتھ منٛز أسۍ مہ أسۍ چھِ سٲری عیال وٲلۍ اَسہِ چھِ عیال گَرِ نہٕ حظ یہِ ٹرٛیوٕل اٮ۪جٮ۪نسی والٮ۪ن کَرمو بہٕ کَمپٕلینٛٹ تُہۍ کیٛازِ چھُ یوٗتاہ تیز پَکان بیٚیہِ اے کہِ حظ چھُو کَران اَسہِ زَن حظ گوٚو کیٚنٛہہ پانَس پنٛنُے سوٗنٛچیوٗ تۄہہِ زَن ہَہ گوٚو کیٚںٛہہ تۄہہِ کیٛاہ سونٛچِو فیملی فیملی کیٛاہ کَرِ تٕہٕنٛز بہٕ حظ کَرمو پُلیٖس کَمپٕلینٛٹ یِتھ کٔنۍ مہٕ حظ چَلٲیِو گٲڑۍ تُہۍ سوٗنٛچِو حظ تۄہہِ کَرمو بہٕ کَرمو پُلیٖس منٛز کَمپٕلینٛٹ پَتہٕ چھُو تھانَس منٛز گژھُن تُہۍ سوٗنٛچِو تۄہہِ کیٛاہ گژھیو فیملی پٮ۪ٹھ کیٛاہ گژھیو تۄہہِ نہٕ حظ تُہۍ سوٗنٛچِو اَسہِ کیٛاہ گژھِ فیملی مطلب یوٗتاہ تیز چَلاونہٕ سۭتۍ کیٛاہ میلیو تۄہہِ اَگر لیٹٕے تہِ واتو مگر سیف واتو گَرٕ ٹھیٖک حظ چھِ وارٕ وارٕ پٔکِو اَگر تُہۍ وارٕ وارٕ پٔکِو کِہیٖنۍ گژھنہٕ أسۍ دِمو زیادَے پونٛسہٕ مگر تُہۍ پٔکِو وارٕ وارٕ نہٕ حظ نہٕ حظ تُہۍ ٲسِو پَکان وارٕ وارٕ تۄہہِ کَرمو نہٕ بہٕ وٕ کَمپٕلینٛٹ کیٚنٛہہ مگر پکان ٲسِو ہَر کٲنٛسہِ خٲطرٕ وارٕ وارَے فیملی کیٛاہ گژھِ بیٚکہِ سٕنٛز ٹھیٖک حظ چھِ لوٚتُے ٲسۍزیو پَکان لوٚتُے آد سا آد سا آد سا